وعلَیکُم السلام مےٚ چھُ ناو ریٖس اَحمد لون بہٕ چھُس روزان سیٚگہٕ اَسہِ چھِ ڈِسٹرک یِوان شُپین حظ مےٚ حظ چھِ پَنُن یوتاہ مےٚ پوٚرمُت چھِ مےٚ اوس ایٖٹ تھہٕ کلاس کالِفَے ییٚلہِ مےٚ کوٚر تمہِ پَتہٕ گوٚو مےٚ شُوق کہِ بہٕ کَر اَکھ کِینٛہہ کار مےٚ آو دِؠماغَس منٛز آیِڈِیا یی کہِ اَکھ بہتٔریٖن کار چھِ سٲنِس کَشمِیرَس منٛز آز چلان یُس زَن اَز چھُ چلان وازوان خٲطرٕ یا کٲنٛسہِ کھانٛدَر آسان یا باقٕے فَنٛگشَن چھِ آسان یا ریٚسٹورَنٹ چھِ تراوان تمہِ خٲطرٕ کوٚر مٚے اَکھ بہتٔریٖن کار آو مےٚ اَکھ دؠماغَس منٛز آیڈِیا مےٚ دُوپ بہٕ کَر گۄڈٕنیٚتھ اکھ کسٲے کار مےٚ حظ لوٚگ گۄڈٕنیٚتھ کَسٲے کار کَرُن ٲں مےٚ چھِ اَکھ بوٚڑ دُکان اَکھ شپینس اَنٛدر یَتھ منٛز مےٚ کَٹہٕ ماز تہِ تُھومُت چھُ یا کۄکَر تہِ چھِ مےٚ تھٲیِمٕتۍ زِیادٕ پَہن چھُس بہٕ کار کران یِتھ کنۍ کہِ بہٕ چھُس بَڑٕ ماز کٕنان حظ بَڑٕ مازَس منٛز چھِ مےٚ واریاہ فٲیِدٕ یِوان بہٕ چھُ کانٛہہ چھُ آرڈَر کران آڈرَس پؠٹھ چھِ ہوم ڈیٚلِؤرِی تہِ کران أسۍ چھِ تِمَن گَرٕ واتناون بِلکُل حظ فِری آف کاسٹ چھِ أسۍ فِری تِمَن سُوزان أسۍ چھِ تِمَن کٲنٛسہِ آسہِ فَنٛگشَن کِینٛہہ یا خانٛدر آسہِ أسۍ چھِ تِہُنٛد واتناوان بِلکُل حظ واریاہ اَصٕل کار باسیٚو مےٚ یہِ ٲں بَڑٕ ماز کار تمہِ پَتہٕ حظ کٔر مےٚ کٲم بہٕ حظ چھُس اَزٕ اۭں شُپینَس اَنٛدَر کُنہِ تہِ جایہِ ٲسۍ تَن کٲنٛسہِ تہِ کانٛہہ فَنٛگشَن تِم چھِ مےٚ فون کران واریاہ بَرُونٛٹھ کُن حظ چھِس بہٕ وُوتمُت وُنکیٚنَس بہٕ چھُس تِمَن گَرٕ واتناوان سُورُے سامان یہِ بَڑٕ ماز ٲں مےٚ حظ چھِ واریاہ شوق امہِ مزید حظ چھِ مےٚ واریاہ شوق بہٕ چھُس وُنکؠن اوسُس بہٕ کِرکَٹ گِنٛدان یا والِی بال گِنٛدان یا فُٹ بال گِنٛدان بہٕ چھُس ہَفتَس منٛز اَکھ دۄہ نِوان سُہ سَنڈے اَتھوار چھُس بہٕ سُہ دۄہ نِوان ییٚمہِ دۄہ مےٚ پَننہِ گیمو منٛز سُہ یُس مےٚ شوق اُوس بہٕ چھُس تِم پورٕ کران تِمہِ دۄہ بعض چھُس بہٕ گنٛدان کرکَٹ تہِ گِنٛدان والِی بال تہِ گِنٛدان فُٹ بال تہِ گنٛدان امہِ دۄہ چھُس بہٕ بِلکُل یہِ گیم گِندان امہِ دۄہ چھُس بہٕ چھُٹِی تھاوان بہٕ حظ چھُس یہِ گیم گِنٛدان